اسلامُ علیکم ورحمتہ اللّٰہِ وبرکاتہٗ آ أسۍ چھ یِتھ کأٹھۍ تُہۍ ونان چھُو تۄہہِ چھُوا کیٚنٛہہ تکلیٖف گژھان اورٕ یورٕ گژھنس منٛز آ اَسہِ چھ گژھان تکلیٖف اَتھ ٹرانسپوٹیشنن منٛز پننہِ ڈِسٹک پٮ۪ٹھ بیٚیِس ڈِسٹِکس تام گژھنَس خأطرٕ کیٛازِ کہ ییٚتہِ چھُ واریاہ گاڑِ پکان مگر تِمن چھ آسان ہر ساتہٕ اُور لوڈ تہٕ تِم چھ زیٛادٕ تیز پکان ییٚمہِ سۭتۍ جانُک خطرٕ تہِ چھُ آسان ییٚتہِ چھ آسان ٹرٛک بیٚیہِ یِم ڈمفر یِمہٕ چھ تیوٗتاہ تیز پکان کہ مرنُک چھ آسان لُکن خطرٕ ہاں گژھان چھُ اَسہِ تکلیٖف تھوڑا اورٕ یور نیرنس منٛز ییٚتہِ چھ پکان واریاہ گاڑِ مگر یِم لوٗ یِمن واریاہ سوأرۍ چھ آسان ییٚمہِ سۭتۍ ژیر تہِ چھُ ہٮ۪کان گٔژھِتھ مِثال کے طور پر اگر صُبحن نیرو أسۍ کُنہِ جایہِ مِٹِنگ منٛز تہٕ اسہِ چھ اَسہِ چھ واریاہ کال لگان پرٛاڑنس کیٛازِ کہ تِمن چھ آسان اُور لوڈِنگ تَتھ منٛز چھ آسان واریاہ نفر تھوڑا چھ گژھان تکلیٖف ییٚتہِ ٹرانسپوٹیشنس منٛز تہٕ یِہوٚے چھ میٛأنۍ گُزأرِش کہ یہِ ٹرانسپوٹیشن گٔژھ گژھٕنۍ ٹھیٖک